مےٚ کوٚر سَداہ سٮ۪پتُمبَر زٕ ساس وُہَس منٛز پَنُن گۄڈٕنیُک آرڈر سُہ آرڈر اوس اَکھ پٮ۪نٛٹ تہٕ اَکھ ٹی شاٹہِ ہُنٛد سُہ کَرنایے مےٚ اٮ۪مَزَن اٮ۪پس پٮ۪ٹھ آرڈر مےٚ اوس نہٕ اَمہِ برٛونٛٹھ کانٛہہ ہَے چیٖز آرڈر کَرنومُت تہٕ سُہ اوس میون گۄڈٕنیُک آرڈر سۄ ٹی شٲٹ ٲس واریاہ زیادٕ اَصٕل تہٕ بیٚیہِ گٔے فِٹ تہِ تہٕ پٮ۪نٛٹ تہِ اوس واریاہ زیادٕ اَصٕل سُہ اوس اَکھ جیٖنٕز بِلوٗ پٮ۪نٛٹ تہٕ بیٚیہِ اوس ہاف ٹی شٲٹ سُہ ڈٮ۪لِؤری وٲژ مےٚ سَتَن دۄہَن انٛدَر انٛدَر تہٕ ڈِلِوری وٲلۍ کوٚر مےٚ تَمہِ پَتہٕ فون سُہ آرڈر رٔٹِتھ گوس بہٕ واریاہ زیادٕ اٮ۪کسایِٹ کیٛازِکہِ مےٚ اوس نہٕ اَمہِ برٛونٛٹھ کانٛہہ آرڈر کَرنومتُے ایٚمُک اٮ۪کسپیٖرِیَنٕس یُس اوس سُہ اوس واریاہ زیادٕ دِلچَسٕپ تہٕ بیٚیہِ اوس واریاہ زیادٕ اَصٕل تَمہِ پَتہٕ کَرنٲے مےٚ واریاہ زیادٕ آرڈر مگر یُس سُہ اٮ۪کسایٹمٮ۪نٛٹ گۄڈٕنِکِس آڈرَس ٲس سۄ روٗز نہٕ باقِیَن آڈرَن کِہیٖنۍ تہٕ وار وار گوٚو تِمَن آڈرَن ہُنٛد بنٛد مگر یُس گۄڈٕنیُک آرڈر ٲس سُہ ٹی شٲٹ چھِ مےٚ وٕنۍ تہِ لَگٲیِتھ سُہ روٗز میٛٲنۍ فیورِٹ ٹی شٲٹ تہٕ فیورِٹ پٮ۪نٛٹ سُہ اوس اَکھ واریاہ زیادٕ اَصٕل آرڈر یِم پَتہٕ مےٚ اٮ۪مَزَن کِنۍ کٔرۍ تَمہِ پَتہٕ تہِ واریاہ آرڈر مےٚ کٔرۍ باقِیو اٮ۪پلِکیشَن کِنۍ تہِ آرڈر تِم تہِ ٲسۍ ٹھیٖک ٹھاکھَے مگر یُس گۄڈٕنیُک آرڈر اوس سُہ اوس واریاہ زیادٕ اَصٕل بیٚیہِ کَرنایے مےٚ فِلِپکاٹ کِنۍ تہِ پَنٕنۍ گۄڈٕنِچ واچ آرڈر سُہ واچ ٲس مےٚ أکِس فرٛٮ۪نٛڈَس گِفٹ دِنۍ مےٚ اوس نہٕ کانٛہہ اَیڈیایے یِوان کہِ بہٕ کیٛاہ دِمہٕ پنٛنِس فرٛٮ۪نٛڈَس گِفٹ پَتہٕ وٕچھ مےٚ موبایلہٕ کِنۍ اَتہِ اوس أکِس واچ آمُت آفَر یُس سُہ گٔر ٲس تَتھ اوس آفَر تہٕ بیٚیہِ باسیو مےٚ سُہ واریاہ اَصٕل پنٛنِٕس دوستَس خٲطِر سُہ ٲس فاسٹرٛٮ۪کٕچ گٔر یُس میون دوس چھُ اَکثر آسان لاگان تٔمِس چھُ فاسٹرٛٮ۪ک کَمپٔنی واریاہ زیادٕ پَسَنٛد تٔمِس دیُت مےٚ تٔمۍ سٕنٛدِس جَنم دِنَس پٮ۪ٹھ مُبارَک تہٕ پَتہٕ دِژمَس بٔرٕڈے گِفٹ یَتھ منٛز مےٚ واچ دیُتمَس تٔمۍ ووٚن دوٚپُن یِژھ واچ ٲس نہٕ مےٚ زٔہٲنۍ وٕچھمٕژ فاسٹرٛٮ۪کٕچ تٔمۍ سُنٛد اٮ۪کسپیٖریَنٕس تہِ اوس تَتھ پٮ۪ٹھ واریاہ زیادٕ اَصٕل تٔمۍ کٔر تعٲریٖف تہٕ ووٚنُن یِژھی أنزے مےٚ بیٛاکھ پَتہٕ پے بیٛاکھ اَکھ آرڈر کَرناوٕنۍ یِتھَے کٔنٮ۪ن کوٚر مےٚ میٖشو اٮ۪پلِکیشَن پٮ۪ٹھ تہِ آرڈر تَتھ پٮ۪ٹھ کوٚر مےٚ اَکھ بوٗٹ تہٕ اَکھ اَکھ بوٗٹ تہٕ اَکھ چَپَل آرڈر سُہ بوٗٹ اوس واریاہ زیادٕ اَصٕل تہٕ چَپَل ٲس تھوڑا ژھوٚٹھ پَہنَس مگر سُہ کٔر مےٚ پَتہٕ رِپلیس تہٕ تَمہِ بَدلہٕ آے مےٚ پَتہٕ واریاہ زیادٕ اَصٕل چَپَل یُس مےٚ بَرابَر سایزَس گٔے بَرابَر یُس سُہ بوٗٹ اوس سُہ چھُس مےٚ وٕنۍ تہِ ییٚتی سُہ بوٗٹ تہٕ چَپَل تہِ ٲس واریاہ زیادٕ اَصٕل سُہ بوٗٹ اوس مےٚ اوترٕچ تام پِتَر بوے پَنُن منٛگان مگر تِم چیٖز ٲسۍ مےٚ واریاہ زیادٕ اَصٕل مگر یُس مےٚ پَنُن گۄڈٕنیُک آرڈر اوس پنٛنہِ ٹی شاٹہِ ہُنٛدۍ تہٕ پٮ۪نٛٹُک سُہ اوس میون گۄڈٕنیُک آرڈر یُس مےٚ ہمیشہ روٗز پَسَنٛدیٖدہ یُتُے اوس میٛانہِ گۄڈٕنیُک آڈرُک اٮ۪کسپیٖریَنٕس ییٚمُک اٮ۪کسپیٖریَنٕس اوس واریاہ زیادٕ اَصٕل